میٲنۍ یِم پَنٕنۍ یُس راے چھِ اَتھ بارے منٛز ٹِپٕس چھُس بہٕ دِوان ڈِفرنٹ ویدر چھُ آسان مطلب دوہے چھُنہٕ آسان گرم مطلب بہٕ چھُس آسان مطلب تاپھ چھُنہٕ آسان دُہوے کِہینۍ تہِ اَمہِ منٛز چھُ آسان مطلب روٗد چھُ آسان تۭر چھِ آسان زیادٕ مطلب کَرُن کیاہ گوٚژھ کٲم مطلب کیاہ چھِ کران أسۍ مطلب أمۍ اَگر ہاٹ چھِ ہاٹَس منٛز چھِ مطلب نیران مطلب شٲٹ بیٚیہِ شاٹسن منٛز چھِ نیران مطلب رَننِگ تَتھ منٛز گٔژھ أسۍ تَتھ منٛز چھِ أسۍ نیران رَننِگ کَرنہِ تہٕ کیازِ بیٚیہِ کیاہ گوٚوس یوٗتاہ یہِ زیادٕ دورِ رَننِگ منٛز اگر مطلب اَسہِ کوٹ زَن چھُ روٗد چھُ پیٚوان بہٕ چھُس وَنان رینی ویدر چھُ آسان روٗد چھُ آسان پیٚوان برساتُک موسَم چھُ آسان تَتھ منٛز کیاہ تَتھ منٛز گوٚژھ آسُن جیکیٹ حلکہٕ سُہ جیکیٹ گوٚژھ آسُن شاٹ گژھن کہِ مطلب ضروٗرت کہِ یوٗتاہ تُہۍ ٹرے کٔریو یوٗتاہ ٹرے ہیٚکِو تُہۍ کٔرِتھ مطلب یوٗتاہ ہیٚکِو تُہۍ کٔرِتھ تُہۍ تھٲووِ گرُم پَنُن پان تِکیازِ زیادٕ اگر پَتہٕ چھُنہٕ ہیٚکان ضروٗری اَگر رینی منٛز اَگر کرو یہِ تۭرِ منٛز نیرو مطلب شٲٹ یِتھۍ پٲٹھۍ ہیٚکو بیمار ہیٚکہِ اِنسان یُس اکھ کانہہ تہِ چھُ نیران سُہ ہیٚکہِ بیمار پیتھ رینی ویدر کولڑ چھُ آسان تور تۭر چھےٚ آسان تۭرِ منٛز چھِ أسۍ نیران سُہ چھُ گژھان سُہ چھُ گژھان اَصٕل یہِ تۭرِ منٛز تِکیازِ بیٚیہِ چھِ ہیٚکان أسۍ زیادٕ اوٚدرِتھ تاپھ چھُ آسان پٮ۪ٹھٕ مطلب تاپھس منٛز چھُ ہیٚکان أسۍ زیادٕ دوٗرِتھ واریاہ چھِ آسان پیٚوان گرم چھُ آسان گوٚومُت سَرونڈِنگ آسان سرونڈنگ چھِ آسان واریاہ گرم گٔمٕتۍ أسۍ چھِ ہیٚکان زیادٕ بیہوو نہٕ أسۍ تَتھ منٛز تِکیازِ کولڑ اَگر آسہِ تۭر آسہِ واریاہ تۭر آسہِ ٹھیٖک آسہِ أسۍ ہیٚکو زیادٕ دوٗرِتھ تۭرِ منٛز ہلکہٕ جیکیٹ گوٚژھ آسُن ضروٗری اَگر تُہۍ ٹروزر تہِ تھٲیو مگر سُہ گوژھ آسُن سُپوٹٕس ٹروزر ہلکہٕ شاٹٕس کیٚنہہ تہِ ہیٚکِو تُہۍ لٲگِتھ اَتھ منٛز یِمے چھِ میانۍ ٹِپٕس اَتھ رینی یِم ہاٹ ویدر چھُ آسان کولڑ یِم تہِ ویدر چھِ آسان یِم چھِ آسان اَتھ پٮ۪ٹھ ڈِپینڈ ہاٹس منٛز چھِ آسان تِہ یوٗتاہ تُہۍ کَم لٲگِیو سُہ گوٚو ٹھیٖک تتھ رننِگ منٛز